سٲنِس کۄلگٲمۍ ڈِسٹرکٹس منٛز چھ تِم جگہہ یور نہٕ کَم یور کم لُکھ چھِ ہٮ۪کان وٲتِتھ مطلب چِرنبل چھُ تور تہِ چھُ واریاہ اَصٕل موسم چھُ تَتیُک ماحول چھُ ٹھیٖک سَبزار چھُ ٹھیٖک تَتیُک واریاہ اَصٕل موسم چھُ تتہِ تور تہِ چھِ کَم لٔکھ واتان سُہ چھِ واریاہ اَصٕل جگہہ بیٚیہِ چھُ اَہربل سُہ تہِ چھِ واریاہ اَصٕل پلیس تور تہِ چھِ کَم لُکھ ہٮ۪کان وٲتِتھ سُہ تہِ چھُ سٲنِس کۄلگامۍ ڈسٹرکٹس منٛز تَتہِ تہِ چھُ اکھ تتہِ چھُ آب ہایٹہِ وَسان بۄن بیٚیہِ تہِ چھُ ییٚتہِ سٲنِس کۄنٛڈ ایریاہَس تہِ چھُ واریاہ اَصٕل تور تہِ چھِ لُکھ یِوان تور تہِ چھِ لُکھ واتان تور تہِ چھِ کَم لُکھ ہٮ۪کان وٲتَتھ سُہ تہِ چھِ اَصٕل جگہہ تور تَتہِ تہِ چھِ ماحول چھُ تتیُک ٹھیٖک واریاہ کَم لُکھ چھِ ہیٚکان تور وٲتِتھ بیٚیہِ چھُ سٲنِس علاقعس منٛز ہردٕ یَتھ یَتھ موقَعس منٛز دانہِ یِوان لونٕنہ چھ تَتھ منٛز تہِ چھِ واریاہ لُکھ تَتھ منٛز چھُ اکھ کَلچر یِوان اسہِ ییٚتہِ مطلب کہِ بانٛڈٕ پٲتھٕر یَتھ کٲشِر پٲٹھۍ وَنان بانٛڈٕ پٲتھٕر تِم چھِ ڈانٕس وانٕس کَران تِم چھِ نفَر پانٛژھ سَتھ یِوان تمن چھُ آسان ڈول وول وایان اَصٕل پٲٹھۍ چھِ یِوان تِم چھِ ڈانٕس کَران ہردٕ موقعس منٛز یَتھ موقعس منٛز دانہِ چھُ یِوان لونٕنہٕ واریاہ تِم جایہِ چھِ کۄلگٲمۍ ڈسٹرکٹس منٛز یور نہٕ برابر لٔکھ چھِ ہٮ۪کان وٲتِتھ کیٚنٛہہ بیٚیہِ چھُ یہِ کَلچر اہم یہِ ہرُد موقعس منٛز چھِ یورٕ تِم خلق یِوان یِم ڈانٕس چھِ ہٮ۪کان کٔرِتھ